وعلیکم سلام تُہۍ چھو ٹھیٖک تُہۍ ؤنِو مےٚ بہٕ آوُس یوٚر وارِ پیٹھ تۄہہِ کیاہ چھو یتھ کوٚرمُت یتھ زٔمیٖنس نہ تہِ چھو تۄہہِ کوٚرمُت تہِ چھو تۄہہِ کوٚرمُت مگر مےٚ اوس نِشان تھوٚمُت أکس جایہِ تانۍ تۄہہِ چھو أڑسٕے کوٚرمُت بیٚیہِ اوس مےٚ تۄہہِ ووٚنمُت مطلب یِم ٹماٹر کُلۍ نہٕ لاگٕنۍ کینہہ تۄہہِ چھو اُم تہِ لٲگمٕتۍ بیٚیہِ چھو تۄہہِ اُمن آب تٛروومُت واریاہ زیادٕ مگر پانے ما اوسو تۄہہِ کَرُن بیٚیہِ اگر تۄہہِ ٹماٹر لاجیو تۄہہِ مگر ہمہِ سایڈٕ کیازِ چھو نہٕ توہہِ کینہہ کوٚرمُت ہِمہِ سایڈٕ چھو تۄہہِ سورُے تھوٚمُت اِتھٕے کٔنَن مگر مےٚ ووٚنمو نہ تۄہہِ یِمنٕے دۄہن منز کٔرِو تُہۍ یہِ ٹھیٖک تۄہہِ کیازِ چھو تۄہہِ کیازِ چھو پگہہ تام تھٲمٕژ یہِ کٲم بہٕ چھُس نہ پونسہٕ دِوان تُہۍ تُہۍ ہیٚکِو آرام سان کٔرتھ دۄن دۄہن منز تہِ مون مےٚ سُہ مون مےٚ سُہ چھُ ٹھیٖک مگرتۄہہِ چھو بیٚیہِ کوٚرمُت اکھ چھو تۄہہِ یہِ اوڑٕے کھونمُت بنٲومٕژ چھو تَتھ وٲر سۄ گٔیے ٹھیٖک تۄہہِ چھو پَتہٕ اتھ آب ترٚوومُت واریاہ زیادٕ پَتہٕ چھو یِیٚمہِ جایہِ بَدل کُلۍ ٲسۍ لاگٕنۍ یِیٚمہِ جایہِ سبزی وبزی ٲسۍ بیٚیہِ کانہہ لاگٕنۍ تۄہہِ چھو تمہِ جایہِ ٹماٹر لٲگمٕتۍ بیٚیہِ چھو تۄہہِ کیاہ چھِ ونان اتھ اتھ کھاد تہِ ترٲومٕژ غلط ہِش اگر تۄہہِ ٹماٹر کُل لاجو تہِ تُم دَزن نہ اَمہِ کھادِ سۭتۍ تۄہہِ چھو اتھ غلط کھاد ترٲومٕژ میانہِ زنانہِ کیاہ ووٚن تٔمۍ ووٚن نہٕ کِہینۍ تٔمۍ تٔمس چھا پاے اَمہِ کِس بارس منز کیٚنٛہہ اَدٕ تٔمس کیاہ پاے چھِ اَدٕ اصل گوٚو تۄہہِ لوگوٕ وۄنۍ ٹماٹر کُلۍ تُہۍ ؤنِو مےٚ اَدٕ کینہہ گوٚو نہٕ تُہۍ یی زیو تُہۍ یی زیو دۄے دُہۍ پَتہٕ بیٚیہِ اکھ کٔرۍ زیو اتھ مطلب اتھ لٲگۍ زیو سایڈن سَپوٹ بیٚیہِ کھٔنۍ زیو ہُہ ہِم جایہِ تَتٮ۪تھ لٲگۍ زیو تُہۍ اکھ لٲگۍ زیودَچھہِ کُل بیٚیہِ لٲگۍ زیو بیٚیہِ کینہہ بیٚیہِ بنٲے زیو اتھ گریٖن ہاوُس اتھ لَگٲے زیو پیٹھٕ سُہ پٕلاسٹِکُک ٹھیٖک حظ چھُ ٹھیٖک ٹھیٖک چھُ ٹھیٖک چھُ ٹھیٖک چھُ ٹھیٖک چھُ